بہٕ حظ ٲسٕس ٲں مَستہٕ خٲطرٕ یوٗز کران ٲں پیراشوٗٹ اویِل یعنی کوکونٹ اویِل تہٕ کوکونٹ اویِل ٲسٕس بہٕ یوٗز کران تہٕ مےٚ تمہِ سۭتۍ ٹھیٖک مَس روزان نرم تہِ روزان اصٕل روزان سافٹہٕ روزان تہٕ اوترٕ حظ آو مےٚ یِتھٔے کٔنی یہِ بہٕ ٲسٕس وُچھان ٲں یوٹیوب تہٕ یوٹیوبَس پٮ۪ٹھ وُچھ مےٚ اَتہِ یہِ کھٔژ کھسان ٲں شاٹٕس کھوٚت یعنی ایٚڈوَرٹایِز کھوٚت یٔمیُک ٲں اونیَن اویِلُک تِکیازِ تِمو ووٚن اونیَن اویِلہٕ سۭتۍ ہسا چھُ مَس واریاہ زیادٕ زیٹھان تمہِ سۭتۍ چھُنہٕ مَس نیٖرِتھ ژلان کِہیٖنۍ تہِ تَتھ چھِ واریاہ بیٚنفٹٕز تہٕ مےٚ دوٚپ چھُنہ صحیح بہٕ کَرٕ ٲں یہِ اویِل چینٛج تہٕ بٕتہِ اَنناو یِہے اونیَن اویِل یُتھٕے حظ مےٚ اونیَن اویِل پَتہٕ اَنہٕ نوو تہٕ مےٚ دوٚپ وۄنۍ کَرٕ بہٕ ہُہ پیراشوٗٹ اویِل ایٚوایڈٕے اونیَن اویِل یُتھٕے حظ مےٚ اَننوو تہِ مےٚ حظ ٲں چھَس سُہ دۄیہِ دُہۍ ترٛیہِ دُہۍ دۄیہِ دُہۍ ترٛیہِ دُہۍ یوٗز کران مگر مےٚ حظ باسان تَتھ منٛز چھُنہٕ تیُتھ اثر کِہیٖنۍ تہِ یُتھ پیراشوٗٹ اویِلَس منٛز چھِ تِکیازِ اونیَن اویِل مَتھنہٕ سۭتۍ دپان ٲسۍ نہ حظ مَس چھُ زیٹھان مےٚ چھُ تیُتٕے مَس یوٗتاہ مےٚ اوس یا مَس چھُنہٕ نِیٖرِتھ ژلان کِہیٖنی تہِ مےٚ چھُ برابر تِتھے کٔنۍ ہیرفال گژھان تِتھے کٔنۍ مَس نِیرِتھ ژلان یِتھ کٔنۍ مےٚ گۄڈٕنٮ۪تھ گژھان اوس اس لیے باسیو نہٕ مےٚ یہِ اونیَن اویِل تیُتھ خاص پروڈکٹہ کِہیٖنۍ تہِ تِکیازِ ٲں بہٕ ٲسٕس أمۍ برۄنٛہہ یوٗز کران پیراشوٗٹ اویِل یُتھ مےٚ پیراشوٗٹ اویِل پروڈکٹہٕ اصٕل باسیو تیُتھ چھُنہٕ اونیَن پروڈکٹہٕ اصٕل کِہیٖنۍ تہِ یعنی مےٚ باسان وۄنۍ چھِ مےٚ یہِ ٲں اونیَن اویِلٕچ ٲں بوتل تِلہٕ بوتل أنمٕژ تہٕ وۄنۍ کَرٕ بہٕ یوٗز تِکیازِ زایہِ تہِ گژھہِ نہٕ گژھُن کِہیٖنی تہِ یہِ چھِ پیٚمٕژ پونسَن اَنٕنۍ اس لیے چھِ وۄنۍ یہِ سٲرٕے یوٗز کَرٕنۍ مگر مےٚ باسان یہِ بوتل مَکلہِ مےٚ بہٕ کَرن پَننُے اویِل یُس بہٕ گۄڈٕنٮ۪تھ یوٗز ٲسٕس کران پیراشوٗٹ اویِل مےٚ باسیو سُہ واریاہ اصٕل بہٕ کَرٕ سُے یوٗز یُس یہِ اونیَن اویِل چھِ یہِ چھُنہٕ تیُتھ پروڈکٹہ کِہیٖنۍ تہِ یہِ کَرٕ بہٕ بیٚیہِ ایٚوایڈٕے یعنی بہٕ کَرنہٕ یہِ یوٗز کِہیٖنۍ تہِ مےٚ باسیو نہٕ یہِ تمہِ آیہِ کِہیٖنۍ تِکیازِ مَس تہِ چھُ ژلان تِتھٔے کٔنۍ نیرِتھ مَس تِہ چھُنہٕ زیٹھان کِہیٖنۍ یُتھ یِمَو یِم ایٚڈ أمکۍ وَنان چھِ امہِ سۭتۍ چھُ مَس زیٹھان امہِ سۭتۍ چھُ یہِ گژھان مگر مےٚ حظ باسیو نہٕ یہِ تیُتھ پرڈۄکٹہ کِہیٖنۍ تہِ اس لیے چھَس بہٕ دپان بہٕ کر یہِ پے یہِ اونیَن اویِل وۄنۍ ایٚوایڈٕے بہٕ کَرنہٕ بیٚیہِ برۄنٛہہ کُن یوٗز کِہیٖنۍ تہِ بہٕ کَرٕ پَننُے اویِل یُس بہٕ یوٗز کران ٲسٕس